ہٮ۪لو السلام علیکُم ماز چھُو حظ اَتہِ دُکانَس پٮ۪ٹھ کینٛہہ مےٚ حظ ٲسۍ پانٛژھ دَہ کِلوٗ ضوٚرتھ وَل حظ کینٛہہ نہٕ حظ چھُنہٕ تُہۍ حظ سوٗزۍزیو آدٕ حظ السلام علیکُم